سٲنِس ایریاہَس منٛز چھِ اکھ تہوار یِوان مَناونہٕ مطلب اکھ وۄرسہٕ تَمہِ دۄہ چھِ واریاہ لُکھ یِوان انٛدٕ گامو پٮ۪ٹھ تہٕ یِوان مَناونہٕ تَمہِ دۄہ چھِ واریاہ مولوی تہِ آسان دِوان خٕتاب مطلب سید سمنان کیاہ اوس تہٕ کیاہ مطلب تٔمۍ سٕنٛدۍ تعٲریٖف کران تَمہِ دۄہ چھُ واریاہ مَزٕ لگان تہٕ ییٚلہِ بوزان چھِ مطلب سٲری مطلب تٔمۍ سُنٛد سُہ کیاہ اوس کیاہ نہٕ اوس مطلب واریاہ زیادٕ واریاہ بوٚڑ تہوار یِوان مناونہٕ سُہ چھُ واریاہ اَصٕل